میٛٲنۍ کَسٹٕمَر چھِ تِم چھِ واریاہ خۄش کیازکہِ یُس یُس تِمَن برٛینڈ چھُ آسان ضوٚرَتھ یُس تِمَن فیشَن چھُ آسان ڈِزاینَر پَلو چھُ آسان ضوٚرَتھ تِمَن چھُ سُہ اٮ۪ویلیبٕل آسان شاپ یُس مےٚ چھُ تہٕ یُس أسہِ پرٛایز کاسٹ چھِ کَران چاہے شٲٹ آسہِ بٕلاوٕز آسہِ شلوار آسہِ سوٗٹ آسہِ سُہ چھُ اٮ۪کاڈِنٛگ ٹُہ کٕلوتھ گژھان تہٕ بیٚیہِ چھُ سُہ وٕچھان کہِ تِمن ڈِزایِن اٮ۪کاڈِنٛگ ٹُہ ڈِزایِن تَمہِ حِساب اگر أسۍ مینلی وٕچھو ٹوٗ زٕ ہَتھ پٮ۪ٹھ دَہ ساس تہٕ پنٛداہ ساس تہِ چھِ أسۍ اٮ۪ویلیبٕل تھاوان پنٛنِس دُکانَس منٛز یِم چیٖز تہٕ بیٚیہِ یِم کَسٹٕمَر تِم چھِ واریاہ خۄش تہٕ بیٚیہِ چھِ مےٚ ہَر ہمیشہِ دۄہ کھۄتہٕ دۄہ کَسٹٕمَر بَڑان کیٛازِکہِ بہٕ چھَس ہَر ہمیشہِ اَصٕل کٕلاتھ تِمَن دِوان تہٕ یُس تِہٕنٛدۍ پیٚیہِ تِم یُس سُہ ڈِزایِن وَنَن یُس نیران چھُ ریٖسَنٛٹ یُس ترٛوومُت آسہِ سُہ ڈِزایِن بَنٲیِتھ دِوان